اَز برونٛٹھ کیٚنٛہہ وقت اوٚن مےٚ ڈی اٮ۪س اٮ۪ل آر کیمرا اکھ یُس زن کینان کمپنی ہُنٛد چھُ یتھ زن قۭمت چھ ڈۄڈ لچھ رۄپیہِ سُہ چھُ واریاہ بہتریٖن فوٹو تُلان تَمہِ سۭتۍ چھ أسۍ ویڈیو تہِ ہٮ۪کان تُلِتھ میٛأنۍ یار دوس چھ مےٚ ونان ژٕ اَن کیمرا أسۍ تُلو فوٹو بہٕ چھِسن سُہ دِوان کِرایس تہِ ییٚمہِ پٮ۪ٹھ زن بہٕ پونٛسہِ تہِ چھُس زینان گۄڈٕ باسیوو مےٚ یہِ پیوٚو مےٚ تھوڑا دروٚگ مگر ییٚلہِ مےٚ سُہ کِرایس لوگ دیُن مےٚ چھ پونٛسہٕ یِوان تورٕ تہٕ بہٕ چھُس تَمہِ ذٔریعہِ پونٛسہٕ تہِ زینان تَمہِ حِسابہٕ پیوٚو مےٚ سُہ اصلس ریٹس بیٚیہِ چھُس بہٕ واریاہ خۄش زِ مےٚ اوٚن یہِ کیمرا اَسہِ چھُ فونن تہِ کیمرا مگر تِمو نِسبط چھُ سُہ واریاہ اصل فوٹو تُلان ییٚمہِ سۭتۍ أسۍ ویڈیو شوٗٹ تہِ چھ ہٮ۪کان کٔرِتھ